ہیٚلو ہیٚلو وعیکُم اسلام آ أسۍ حظ ہوٹَل گُلفام پیٚٹھ اَہَن حظ أسۍ حظ چھِ ہوٹَل منیجر حظ کیٛاز بہٕ چھُس ہوٹَل منیجر

اَدٕ تُہۍ کَتہِ پیٚٹھٕ ٲسِو اچھ اچھا اچھا تۅہہِ حظ چھُو ریٚتَس شےٚ ساس دِنۍ سٲنِس یُس یہِ سون یہِ ہوٹَل چھُ یہِ چھُ اَتھ کیٛاہ چھُ ناو اَکھ چھُ سون یہِ ہوٹَل چھُ یہِ چھُ اَکھ ژۅوُہہ اَکھ چھُ اَتہِ گیٖزَر تہِ ژٕ بوز اَتہِ چھُ ہَر کانٛہہ فیسلٹی چھِ اَتہِ لایِٹَن ہُنٛد ڈب

گٔے اصٕل پٲٹھۍ حظ میٚنٹین کٔرِتھ روٗم ییٚلہِ تُہۍ روٗمَس پیٚٹھ یِیِو تُہۍ ؤنِو اَتھ کیٛاہ چھُ ناو یہِ تُہۍ وُچھِو نہٕ بےٚ بیٚیہِ کانٛہہ یُتھ ہوٹلٕے یُتھ سُہ ہوٹَل اتہِ مینیج کٔرِتھ چھُ آ کھیٚن ویٚنُک یہِ تُہۍ کھیٚیِو اَتہِ اَتہِ چھُ اَسہِ تھوٚومُت سورُے آ پنُن آ پَنُن کَلچَرُک سورُے گُزارٕ چھِ أسۍ بیٚیہِ چھِ اِنٛڈیَن فُڈ تہِ سورُے میلان اتہِ یُتھ تُہۍ کھیٚیِو تُہۍ آہ آ یہِ تہِ ہیٚکِو تُہۍ آ ٹھیٖک چھُ تُہۍ حظ یٖیزیٚو پَتہٕ وُچھِو پتہٕ تُہۍ یِیِو تُہۍ یِیِو تور پَتہٕ وُچھِو سٲنۍ سٔروِس پَتہٕ ؤنۍزیٚو ٹھیٖک حظ چھُ اچھ ٹھیٖک حظ چھُ